سَتووُہ جُلائی زٕ ساس تہٕ دَہ دوٚیُم پَنٛداہ جوٗن زٕ ساس تہٕ تُرٛواہ ترٛیٚیِم کُنوُہ سیپٹمبَر زٕ ساس تہٕ پَنٛداہ تہٕ ژوٗرِم اَکھ جوٗن زٕ ساس تہٕ کُنوُہ بیٛاکھ زٕتوٚوُہ اگست زٕ ساس تہٕ زٕتوٚوُہ